ہاں بلکُل سون مذہبن چھِ أسۍ ہیٚچھناومِتۍ واریاہو طرہوقو واریاہ طرہو پانس ٹریٖٹمٮ۪نٛٹ کَرُن یا کہِ علاج کَرُن یُس کہِ زن قلبِ سکوٗن خٲطرٕ چھِ أسۍ حٲصِل کران اگر ہے کٲنٛسہِ پرٛابلم چھِ آسان کہِ تٔمِس چھُنہٕ سکوٗن یوان کِہیٖنٛۍ نہٕ أسۍ چھِ کَران کٲم زِ أسۍ چھِ قُران پران ییٚمہِ سٍتۍ چھِ اَسہِ بلکل سکوٗن یوان یا کَرو کتھ اگر ہے جوڑن تکلیٖف چھِ آسان أسۍ چھِ اکھ دُعا پران ییٚمہِ سٍتۍ سُہ تکلیٖف تہِ چھُ دور گژھان تتھ چھِ ناو دُعاے مشلوٗل ییٚمہِ سٍتۍ أسۍ بلکل ٹھیٖک چھُ گژھان یا کہِ أسۍ کَرو کتھ اگرہے بے سکوٗنی چھِ آسان أسۍ چھُ سورٕ پران الم نشّہرلک صدرک تَمہِ سٍتۍ چھِ سٲنۍ سۅ دلٕچ حالت بلکُل ٹھیٖک گژھان سٲنۍ مذہبن چھِ ہیٚچھنٲومٕتۍ أسۍ واریاہ تِمہٕ کامہٕ کَرنہِ ییٚمہِ سٍتۍ أسۍ مٮ۪نٹلی طور پر تہِ چھِ ٹھیٖک روزان تہٕ فزیکَلی تہِ چھِ ٹھیٖک روزان